اَسلام وعلیکُم ہیٚلو ہیٚلو اَسلام وعلیکُم

اَصٕل پٲٹھۍ چھِو حظ اَہَن حظ تُہۍ چھِو ٹھیٖک آ شُکُر رۅبس کُن کٔرۍتَو حُکُم اَہَن حظ اوا اوا سُہ حظ چھُ ییٚتی شوپینُک سُہ چھُ لدہورا پریمیر لیٖگ اَہَن حظ آ ٹھیٖک حظ چھُ پانٛژھ ساس رۄپیٚہِ اَہَن حظ آ سٲری بَنے یہِ واریاہ اَصٕل اتھ حظ چھِ بال وال بال تہٕ بال فیٖس وال فیٖس ٹیٖم حظ بَناوہو أسۍ سٔمارٹ اَہَن حظ آ پٲنٛژ ساس حظ فیٖس اَتھ منٛز چھِ یِوان بال فیٖس وال فیٖس ایٚنٛٹرٛی فیٖس اَہَن حظ آ بال وال چھِ یِوان نہ حظ نہ یہِ چھِ میٚتھ میتھ حظ اَہَن حظ آ آ تَمہِ وز چھِ دِنۍ سَتَتھ ساس حظ وِنَر اور رنَر اَپس اَہَن حظ آ رنَرس رنَر اَپس گٔے ژتجِی ساس ژتجِی ساس حظ اَہَن حظ اَوا اَوا نہ حظ وۅنۍ پَکان چھِ میٚچ ؤنہِ چھُ گژھان ٹھیٖکھٕے ؤنہِ گٔے نہٕ پوٗرٕ کیٚنٛہہ حظ اَگر تُہۍ کٔرِو پاٹٕسپیٚٹ ایٚنٛٹرٛی فیٖس کٔرِو تُہۍ رنس اَہَن حظ اَوا اَوا پٲنٛژھ ساس رۄپیٚہِ چھُ سورُے فیٖس رۄپیٚہِ ساس کھنٛڈ اَگر تُہۍ ترٲوِو ایٚنٛٹری فیٖس اَہَن حظ اَوا اَوا اَدٕ حظ ٹھیٖک چھُ کیٚنٛہہ چھُ نہٕ پرواے اَہَن حظ آ فیٖس چھُ ٹوٹل پٲنٛژھ ہَتھ اَتھ منٛز چھِ بال فیٖس وال فیٖس حظ یِوان بیٚیہِ رِفرٛیشمیٚنٛٹ ترٛیٚش ویٚش چھِ اَصٕل حظ اَہَن حظ آوا اَصٕل اِنتِظام انشاءاللہ اَہَن حظ آ آ اَصٕل اَصٕل اَہَن حظ بہٕ کَرو یِکہِ فارم سینٛڈ ہُتھ واٹٕس ایٚپس ییٚتھۍ نمبرَس چھا چلان واٹٕس ایٚپ نا اَوا اَوا یٚتھۍ نمبرَس ترٲوۍزیٚو کیٚنٛہہ چھُ نہٕ آ اَدٕ حظ اَسلام